ہیٚلو سلام علیکُم یہِ گرے چھُو حظ آ یہِ مےٚ کُن بوٗزیٚو مےٚ چھِ شامَس گَرِ پٔژھۍ زٕ ترٛےٚ چھِ تِمَن خٲطرٕ کٔرۍزیٚو اَصٕل اَصٕل غذا تَیار ٹھیٖک چھا اَکھ رٔنۍ زیٚو کۄکَر بیٚیہِ رٔنۍ زیٚو ژامَن بیٚیہِ تہِ کیٚنٛہہ رٔنۍ زیٚو ژورَن نَفرَن چھُ مطلب ژور نَفَر چھُ شامَس اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک چھُ